ہٮ۪لو سلام علیکُم اہن حظ آ طاہر صٲب چھُس کَتھ کران حظ رَنٛگ حظ کَتھ چھُ کَرُن نیٚبر کِنۍ چھےٚ کَرُن کِنۍ أنٛدٕرۍ کِنۍ چھُ کَرُن اَتھ چھِ حظ پی او پی کٔرِتھ یا وال پُٹی کٔرِتھ کِنہٕ یِتھَے کٔنۍ چھُ کھالُن رنٛگ پی او پی چھُ کٔرِتھ ٹھیٖک حظ چھُ کٔژ کَمرٕ چھُو حظ ترٛےٚ پور مَکان پانٛژھ کَمرٕ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ دٔپۍتو مےٚ سفیدٕے چھےٚ کَرُن کِنہٕ کَلَردار چھُ کَرُن اَسہِ سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ سُہ چھُو تۄہہِ پَتہٕ پانَس تام تُہۍ کِژھ کوٹِنٛگ آز چھِ یِوان واریاہ قٕسمو یہِ رنٛگ آز چھِ یِوان میٹِنٛگ وول تہِ آز چھِ یِوان شاینہِ وول تہِ آز چھِ یِوان تَتھ چھِ یِوان کھالنہٕ کوٹیشَن تہِ پٮ۪ٹھ یا باقٕے ڈِزایِن چھِ یِوان کھالنہٕ پٮ۪ٹھ تِم یَتھ وال پُٹی سۭتۍ مِکٕس گژھان تَتھ چھِ بَنان پَتہٕ سۄے وال پیپر ڈِزاینا ہیوٗ چھُنہ آسان تیُتھُے تِم بَناونہٕ حظ یا نیٚب نیٚب نیٚبٕرۍ کِنۍ دٔپۍتو مےٚ تُہۍ نیٚبٕرۍ کِنۍ کیٛاہ چھُ کَرُن یہِ چھےٚ واٹَر پرٛوٗف کَرُن کِنہٕ یہِ چھِ سیوٚد رنٛگ کَرُن یہِ جپسَن لگاوُن اہن سا سُہ روزان اَصٕل تَتھ چھِ زٕ ترٛےٚ کوٹ لگان مگر سُہ چھُ گژھان تُہۍ دٔپۍتو مےٚ تتھ چھِ آز یِوان واریاہ قٕسم واٹَر پرٛوٗفَس تَتھ چھِ مطلب واریاہ قٕسم نیرولیکُک چھُ یِوان پینٛٹ اَکھ سُہ چھُ آسان واٹر پرٛوٗف گژھان فُل تَتھ چھِ کوٹیشن کھسان اَصٕل سُہ تہِ چھُ گَژھان تہٕ بیٚیہِ چھُ گَژھان جِپسن تہِ وۄنۍ دٔپِو تُہی چھُ کَرُن ریٹہِ موٗجوٗب ریٹہِ موٗجوٗب اَتھ چھِ ریٹہِ گژھان الگ الگ ڈِفرنٛٹ یُس یہِ جِپسَن چھِ کَران سُہ چھِ أسۍ رَوٲنی پَکناوان ہُتھ چھُ پٮ۪وان کَلَر مِلاوُن کَرُن چھُ پٮ۪وان باقٕے باقٕے چیٖز تَتھ چھِ پٮ۪وان ریگ مال تہِ گۄڈٕ اَصٕل اَتی چھُ کَلَر اَصٕل کھَسان تہٕ تُہۍ دٔپۍتو مےٚ یہِ ٹھیکہٕ چھُو یَژھان کَرُن کِنۍ دۄہ پٲٹھی نہ ترٛےٚ دۄہ لگن نہٕ کیٚنٛہہ ترٛےٚ دۄہ زیادَے لگن اگر ٹھیکہٕ پٲٹھۍ کٔرِو مےٚ چھِ نفر أسۍ چھِ نفر ترٛےٚ چھِ أسۍ أسۍ چھِ کَران کرو رنٛگ پتہٕ اگر ژوٗرِم تہِ پے اَنُن تہِ اگر ژٕ دپکھ دۄہ پٲٹھۍ تہٕ دۄہ پٲٹھۍ تہِ دپَے بہٕ تہِ ٹھیکہٕ پٲٹھۍ تہِ دَپے بہٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ واتہٕ تور تہِ دۄہ پٲٹھۍ چھِ أسۍ چھِ ہٮ۪وان رَنٛگ ساز ہٮ۪وان ساس رۄپیہِ اَکھ اَکھ نَفر ساس رۄپیہِ دۄہَس اگر ٹھیکہٕ چھُو کَرُن تَتھ دِمو گۄڈٕ سایٹہِ پوٗرٕ پٲٹھۍ نَظر کوٗتاہ کیٛاہ چھُس اگر تُہۍ یِتھ کٔنۍ دَپان چھُو پانٛژھ کَمرٕ چھِ تہِ پانٛژھ کَمرٕ تہِ بیٚیہِ أنٛدۍ أنٛدۍ مکان ژۄنؤنی طرفہٕ چھےٚ کَرُن کیٚنٛہہ چھُنہٕ پَرواے بہٕ دَپو تۄہہِ ریٹ دوٚپمو نہ ساس رۄپیہِ چھِ أکِس نَفرَس دِوان پینٛٹَر ساس رۄپیہِ باقٕے اَگر ٹھیکہٕ آسہِ تَتھ گٔے گۄڈٕ نظر دِنۍ حظ ٹھیٖک چھُ حظ مےٚ کٔرۍزیو تُہۍ کال کیٚنٛہہ چھُنہٕ پَرواے حظ نیرِو خۄدایَس حوالہٕ اسلام علیکُم